اۭں ؤنِو وعلیکُم السلام اۭں اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اۭں اَصٕل پٲٹھۍ کٔرِو حُکُم کٔرِو حُکُم اۭں اۭں بُٹیٖک شاپ پٮ۪ٹھ اۭں اۭں کَتھ ٲسٕو آلٹرٛیشَن کَرناوٕنۍ اۭں آلٹرٛیشَن چھِ أسۍ کَران لہنٛگٲہَن تہِ چھِ کَران اَبَیاہَن تہِ فِراک شَلوارَن تہِ چھِ کران اۭں اۭں أسے کَران چھِ مگر تَتھ چھِ چارجِز لگان زیادٕ پَہَم اَتھ چھِ قٕسٕم چارجِز اَبَیا چھِ گژھان اَکھ ریٹ لہنٛگاہَن چھِ گژھان اَلگ فِراک شَلوارَن چھِ اَلگ اَتھ لگیو تۄہہِ پانٛژھ ہَتھ رۄپیہِ اۭں اۭں اَتھَے ہٮ۪کو أسۍ فِٹِنٛگ ہٮ۪کو أسۍ اَتھ برابر کٔرِتھ مگر اَتھ چھِ لَگان پانٛژھ ہَتھ رۄپیہِ تِمَن ہٮ۪کَن ترٛےٚ ہَتھ رۄپیہِ لٔگِتھ کُرتَن وُرتَن چھِ أسۍ ہٮ۪وان ڈاے ہَتھ رۄپیہِ

اۭں تُہۍ أنۍزیو یور دُکانَس پٮ۪ٹھ أسۍ وٕچھُو کیٛاہ کیٛاہ تہٕ بیٚیہِ ہٮ۪کو أسۍ ریٹ تہِ تَمہِ وِزِ ہٮ۪کو أسۍ ڈِسکاوُنٛٹ تہِ کٔرِتھ پنٛژاہ رۄپیہِ ریٹ چھِ أسۍ ہٮ۪وان پنٛژاہ رۄپیہِ کرو کَم پانٛژھ ہَتھ اگر ہٮ۪وان چھِ لہنٛگاہَس تہٕ ساڑ ژور ہَتھ ہٮ۪مو اَگر اَبَیاہَس ہٮ۪وان چھِ ترٛےٚ ہَتھ ڈاے ہَتھ ہٮ۪مو

اۭں تُہۍ ؤنِو تُہۍ مطلب کیٛاہ کیٛاہ آسیو تۄہہِ تہٕ بیٚیہِ مَہ آسہِ کیٚنٛہہ سٔروِس سٔروِس اَسہِ لایَک تہٕ تُہۍ ؤنۍزیو اۭں أسۍ چھِ کٕنان لہنٛگا تہِ چھِ أسۍ کٕنان گھاگرا چولی چھِ کٕنان

اۭں تُہۍ أنِو تُہۍ یِیِو برٛونٛہہ کُن تہٕ کیٚنٛہہ چھُنہٕ پرواے أسۍ کَرو اۭں اۭں تُہۍ یِیِو دُکانَس پٮ۪ٹھ أسۍ کَرو ییٚتھِیَن کَتھ أسۍ وٕچھو مطلب کیٛاہ کیٛاہ آسہِ تہٕ بیٚیہِ کِتھ پٲٹھۍ آسہِ فِٹِنٛگ وِٹِنٛگ کَرٕنۍ یِتھ پٲٹھۍ ما ہٮ۪کو أسۍ أنِتھ

کیٚنٛہہ چھُنہٕ پرواے تُہۍ یِیِو أسۍ تُلو میٖجَرمٮ۪نٛٹ أسۍ کَرو تُہٕنٛدۍ پَلو بیٚیہِ کیٚنٛہہ آسہِ اَسہِ لایَک حُکُم تُہۍ ؤنۍزیو اۭں اۭں تُہۍ کٔرۍزیو ییٚتھ نَمبرَس فون یہِ چھُ مےٚ پَنٛنُے نَمبَر اۭں اۭں تُہۍ کٔرۍزیو صُبحَن فون اۭں اَصٕل پٲٹھی أسۍ چھِ کٕنان تہِ آلٹرٛیشَن تہِ کران اَبَیا تہِ کٕنان لہنٛگا کٕنان کُرتہٕ وُرتہٕ کٕنان واریاہ اَدٕ کیٛاہ ٹھیٖک چھُ